لگ بگ چھِ سَتھ مِلیَن ہیوٚر لُکھ یِمَن وٕنۍکٮ۪ن خۄش چھُ گژھان یِمہٕ کٲم کَرٕنۍ ہینٛڈیٖکرٛافٹ چھُ کینٛژاہ بنان پَنٕنۍ یُس سُہ کارِگٔری چھِ آسان سۄ چھےٚ گژھان خۄش بناوٕنۍ تِم چیٖز چھِ گژھان خۄش بناوٕنۍ یِم پرٛانہِ زمانہٕ پٮ۪ٹھ ووت بناوان جیسے کہِ پوٹرٛی چھِ یا یہِ جیسے کہِ بانہٕ وٲلۍ چھِ بانہٕ بناوان تِم خۄشوٕنۍ خۄشوٕنۍ چیٖز چھِ بناوان لَگ بَگ چھِ سُہ شُسَتَتھ پٔرسَنٛٹ چھِ لُکھ یِم وٕنۍکٮ۪ن اَتھ آٹَس منٛز چھُ شٲمِل گژھان یِمَن وٕنۍکٮ۪ن یُتھ کَلا چھُ یُس وٕنۍکٮ۪ن دُنہیٖکٮ۪ن لُکَن یُس وٕنۍکٮ۪ن دُنیاہَس منٛز چھِ مشہوٗر یا پیپر معٲشی چھےٚ یِمَن سۄ کٲم یۄس خۄش چھےٚ وٕنۍکٮ۪ن گژھان لوٗکَن وٕچھِنۍ ییٚمہِ تھرٛوٗ وٕنۍکٮ۪ن خۄش چھِ گژھان باقٕے چیٖز تہِ چھےٚ اِنسان گژھان خۄش اِنسان چھِ وَنان بہٕ تہِ کَرٕ ہا یہِ کٲم مےٚ منٛز تہِ گَژھِ ہے یہِ یہِ ہُنَر آسُن مےٚ منٛز تہِ گژھِ ہے یہِ یِم چیٖز آسٕنۍ تاکہِ بہٕ تہِ ہٮ۪کہٕ ہا پَنٕنۍ چیٖز یہِ چھِ تِم بہٕ کَتریوٗ بانہٕ چھِ بناوان کَتریوٗ تھَرماس چھِ بناوان کَتریوٗ پیٛالہٕ چھِ بناوان تِمَن چھِ یِوان سُہ ڈِزایِن کَڑنہٕ یُس اِنسانَس پَنٛنِس دٮ۪ماغَس منٛز چھُ آسان اِنسانَس یُس دٮ۪ماغ چھُ یِوان یۄس دٮ۪ماغَس منٛز ڈِزایِن چھےٚ یَوان سُہ چھِ یِوان تَتھ منٛز کَڑنہٕ تَتھ رَبہِ چھِ یِوان تِم چیٖز بناونہٕ تہٕ تِم چھِ پَتہٕ واریاہَن لوٗکَن چھِ یِوان تِم بکار یا تہٕ تِم چھِ وٕنۍکٮ۪ن دُنیاہَس منٛز تیٖتیٛاہ مشہوٗر تِم چھِ وٕنۍکٮ۪ن درٛوٚگۍ تِم چیٖز چھِ وٕنۍکٮ۪ن تیٖتۍ درٛوٚگۍ گژھان تَمۍ حسابہٕ چھِ یِم لُکھ چھِ غریٖب لُکھ چھِ آسان یِم چھِ ہٮ۪کان پَنٛنہِ خٲطرٕ رۄپیہِ دَہ زیٖنِتھ پَنٛنٮ۪ن شُرٮ۪ن چھِ ہٮ۪کان پَکنٲیِتھ تہٕ اَمۍ سۭتۍ کیٛاہ چھُ گژھان اَمۍ سۭتۍ چھُ یُس یہِ دُنیا چھِ یہِ چھِ واریاہ زیادٕ برٛونٛہہ پکان دُنیاہَس منٛز چھِ ساروی مےٚ باسان برٛونٛہہ یِمَے چیٖز وٕنۍکٮ۪ن جیسے کہِ پُلوامہِ سایڈٕ تہِ چھُ واریاہ سُپہ سوپور سایڈٕ چھِ واریاہ یِمہٕ أڑۍ چھِ یہِ تِتھ تِم تہِ کَمپٔنی چلاوان یِم وٕنۍکٮ۪ن یِمہٕ لے کُرکُرے لِفاف چھِ تِم چھِ بناوان گَرنٕے منٛز یا یُس یہِ پو یِم بانہٕ چھِ کَتریوٗ بانہٕ چھِ تِم چھِ بناوان گَرَن منٛز یا باقٕے باقٕے چیٖز چھُ تہِ تِتھ تہِ آسان یِم اِنسانَس واریاہ خۄش چھِ گژھان وٕچھِنۍ زیادٕ چھِ یِمَے کَتریوٗ بانہٕ تِمہٕ اَصٕل اَصٕل سۄ بانہٕ چھِ یِوان بناونہٕ یا پیپر مٲشی چھِ کران اِنسان وٕنۍکٮ۪ن تَتھ منٛز چھِ یِوان تِم اصٕل اصٕل تِم کَلَر یِوان اِستعمال کرنہٕ تِم واریاہ زیادٕ کَلَر یُس کَلَر خۄش گژھِ سُہ کَلَر چھِ یِوان وٕنۍکٮ۪ن استعمال کرنہٕ یُس پَتہٕ دُنہیٖکٮ۪ن لوٗکَن تمامَن پسنٛد چھِ یِوان تَتھ منٛز چھِ یِوان تِمہٕ بالہٕ بناونہٕ چھِ یِوان تَتھ منٛز تِمَن ڈَبہٕ چھِ یِوان بناونہٕ یَتھ منٛز اِزبنٛد چھِ یِوان تھاونہٕ یا بدل کانٛہہ چیٖز یِم تہِ خۄش خۄش چھِ گژھان تِم چھِ بناوان یُس تہِ دٮ۪ماغَس منٛز کانٛہہ ڈِزایِن کانٛہہ نَقشہٕ چھِ یِوان سُہ چھِ یِوان تَتھ ترٛاونہٕ پَنٛنہِ پَنٛنہِ حسابہٕ یژھان یُس یژھان آسہِ پَنٛنہِ حسابہٕ چھُس بناوان مگر اگر اِنسان اُکُن کَرِ واریاہ زیادٕ فٲیِدٕ چھُ پَرنَس سۭتۍ سۭتۍ کَرِ یِم کامہِ تہِ اَمۍ سۭتۍ تہِ چھِ واریاہ فٲیِدٕ یِوان رۄپیہِ دَہ چھِ ہٮ۪کان اِنسان پانَس خٲطرٕ زیٖنِتھ پَنٛنہِ خٲطرٕ چھُکھ آس اَکھ آرٹ روزان پَنٛنہِ خٲطرٕ چھٕ یِمَن اَکھ یہِ کٲم روزان ییٚمہِ سۭتۍ ییٚمہِ تہِ وَجہ سۭتۍ یِم پَتہٕ رۄپیہِ دَہ چھِ ہٮ۪کان زیٖنِتھ پَرنَس سۭتۍ سۭتۍ چھِ ہٮ۪کان یہِ کٲم تہِ کٔرِتھ اَمہِ سۭتۍ چھِ پَنُن دُنیاہَس منٛز پَنُن ناو گژھان روشَن بیٚیہِ باقٕے یوٗٹیوٗبَس پٮ۪ٹھ تہِ چھِ ہٮ۪کان اَتھ پٮ۪ٹھ چَنلہٕ کھٲلِتھ اَمہِ خٲطرٕ تاکہِ باقٕے تہِ ہیٚچھَن اَمہِ موٗجوٗب أمۍ سۭتۍ واریاہ یوٗٹیوٗبَس پٮ۪ٹھ تہِ چھےٚ واریاہ کورِ کٲشِر کوٗر تہِ چھےٚ اَکھ یۄس یِم چیٖز چھےٚ بناوان یوٗٹیوٗبَس کرٛالہٕ کوٗر تِم چھےٚ واریاہ کورِ یِم یِم چیٖز بناوان چھےٚ یِم یِم نَقشہٕ کڑان چھےٚ یِمَن بانَن چھِ کڑان ٹِن وارِ چھےٚ بناوان وٕنۍکٮ۪ن کَتریوٗ تِتھ تِتھ تیٖتۍ چھِ تیٖتۍ چیٖز چھِ بناوان یِم نہٕ وٕنۍکٮ۪ن بازرَس منٛز چھِ یِتھ کَنۍ سِٹیٖل وِٹیٖلیوٗ چیٖزَن منٛز چھِ یِوان کِہیٖنۍ تِنہٕ تِم چھِ ہٮ۪کان اِنسان کَتریوٗوَن منٛز بنٲیِتھ تِم چھِ دُنیاہَس منٛز واریاہ زیادٕ مشہوٗر وٕنۍکٮ۪س سَماوار چھِ وٕنۍکٮ۪ن کَتریوٗ بناوان نایہِ چھِ وٕنۍکٮ۪ن بناوان جیسے کہِ یہِ پیپر معٲشی سۭتۍ چھِ وٕنۍکٮ۪ن تِژھ ناو تَتھ چھِ یِوان تیُتھ کَلَر کرنہٕ تہٕ سۄ چھےٚ پَتہٕ واریاہ زیادٕ مشہوٗر تِم چھےٚ یِوان گَرٕ لَبَن پٮ۪ٹھ تھاونہٕ تہٕ تہٕ شو چھِ روزان تَمہِ سۭتۍ بیٚیہِ چھِ اِنسان ہٮ۪کان اَمے وجہ سۭتۍ چھِ ہٮ۪کان اِنسان رۄپیہِ دَہ تہِ زیٖنِتھ برٛونٛہہ کُن پٔکِتھ پَرنَس دوران ہٮ۪کان یِم چیٖز تہِ کٔرِتھ